ہیٚلو اسہِ اوس اوترٕ سُہ آڈر کورمُت مےٚ ہسا کوٚر سُہ وۄنۍ کینٛسٕل مےٚ چھُنہٕ سُہ ضرورت کہینۍ وۄنۍ ٲس مےٚ تتھ آن لاین پے مینٛٹ کٔرمٕژ مےٚ کٔرۍتو سُہ رِفنٛڈ کیازِ کہِ گرس منٛز چھِ وتھان پرژھان اگرے یتھ کٲٹھۍ پونٛسہٕ ٲسۍ ایٚکونٛٹس منٛز تۄہہِ کتہِ تھٲیوٕ تِم اگرے یہِ گوٚو پتہٕ گوٚو ہُتھ کٔنۍ مطلب بییٚہِ میرِڈ زنان یۄسہٕ آسہِ وومیٚن آسہِ تٔمِس چھِ پیٚوان زیادٕ ضرو مطلب خانٛدار سٕنٛدٮ۪ن حکوٗکاتن پٮ۪ٹھ پکُن خانٛدار چھُ ہر ساتہٕ پرژھان تلان مےٚ تُہۍ کیاہ ییمہِ ساتہٕ تہِ ہُمہِ ساتہٕ دِیُتمے ژےٚ کتہِ تھووُتھ کیاہ کوٚرتھ کِتھ کٲٹھۍ تھووُتھ اس لیے جتنی یوٗتاہ جلدی تۄہہ ہیٚکِو تیوٗتاہ جلدی کٔرۍتو مےٚ سُہ رِفنڈ کیاز کہِ مےٚ چھ خانٛدار تھوڑا سُہ چھُ تیزان پتہٕ توٕ موٗجوٗبَن چھِ پتہٕ رشتَس منٛز تہِ درٛار واتان اگر تُہۍ مےٚ جلدی سُہ رِفنٛڈ کٔرہیوٗ سۄ گیٚیاے مےٚ پٮ۪ٹھ مہربٲنی